نہٕ مےٚ ہسا چھُنہٕ باسان زِ کٲشِر لَنٛگویج ہسا چھِ تِتھ پٲٹھۍ یِوان رٮ۪پِرٛزنٛٹ کرنہٕ میٖڈیاہَس تہٕ اٮ۪جُکیشَن سِسٹَمَس منٛز یِتھ پٲٹھۍ کرنہٕ پَزِہے یِنۍ کٲشِر لَنٛگویج ہَسَے چھِنہٕ سکوٗلَن منٛز یوٗزَے دِوان کرنہٕ أمۍ جایہِ ہَسَے چھِ سُٹوٗڈَنٛٹَن اُردو یا انگریٖزی زبان یوٗز کرنَس پٮ۪ٹھ مجبوٗر کران تہٕ اگر کٲنٛسہِ بَچَس چھُ کٲشُر یوٗز کران وٕچھان تہٕ تٔمِس چھُ تَتھ پٮ۪ٹھ لایان تہٕ رُکاوان یہِ ہسا چھُ میٖڈِیاہَس منٛز تہِ تِتھ پٲٹھۍ نہٕ یِوان یوٗز کرنہٕ کیٚنہہ نہ اٮ۪جوٗکیشَن سِسٹَمَس منٛز اَسہِ ہَسَے پَزِ ہے یہِ ٹھیٖک کَرُن کیٛازِ کہِ کٲشِر چھِ سٲنۍ مادَر زبان